اَلسَلام علیکُم وَرحمتُہ اللہِ وَبَرَکاتُہ اُمید چھیٚم تُہۍ ٲسِو سٲری ٹھیٖک گھرٕ بار آسہِ ٹھیٖک تہٕ بال بَچہِ آسیٚن ٹھیٖک آز وَنہٕ بہٕ تۄہہِ سیٚکنٛڈ ہینٛڈ ہَسا اَنے مےٚ موبایِل اَتھ ہَسا ٲس شِنٲی گژھان کالہٕ اوس اَتھ گژھان جیک خراب صبَحس اوس اَتھ گژھان ڈِسپٕلے خراب یا تہِ ٲس اَتھ گژھان مایِک خراب یا تہِ اوس اَتھ گژھان سٕپیٖکَر خراب الغرٕض تہِ اَتھ ہسا ٲسۍ دۄہے پونٛسٔے یوت لگان مہربٲنی ٲسِو کران یِم سٚکینٛڈ ہینٛڈ چیٖز مَہ تہِ ٲسۍ تو کٕنان یِمن سۭتۍ چھُ واریاہ زیادٕ نۄقصان واتان تۄہہِ چھُس بہٕ سارنٕے گُزٲرِش کران ییٚلہِ تہِ کٲنٛسہِ کانٛہہ چیٖز آسہِ اَنُن سُہ گژھہِ اَنُن نوٚوُے چیٖز یہِ سیٚکنٛڈ ہینٛڈ چیٖزَس چھِ نۄقصانٕے نۄقصان گژھان اَتھ چھُنہٕ زانٛہہ کُنہِ رنٛٛگہٕ کُنہِ قٕسمُک کانٛہہ فٲیدٕ واتان یہِ چھُ خٲلی نۄقصانٕے نۄقصان بیٚیہِ باقٕے وسلام اَلسلام علیكم ورحمتہ اللہِ وبرکاتہُ